کۄلگامیُک موسم چھُ واریاہ زیادٕ اصٕل یتھ منٛز مگر ونٛدس چھِ گژھان یتۍ پرابلِم ونٛدس چھِ گژھان یہِ پرابلِم ییٚتہِ چھُ شیٖن پٮ۪وان زیادٕ تہٕ مگر دمہال کٮ۪ن علاقن چھِ ہیٚکان روڑ تہِ بُلاک گٔژھِتھ شِنہٕ سۭتۍ تور چھِ پٮ۪وان ژور پھٹ یا پانٛژ پھٹ سٲنِس کۄلگٲمِس منٛز چھِ پٮ۪وان زٕ پھٹ ترٛےٚ پھٹ سٲنس سایڈس چھنہٕ تیٖژ پرابلِم گژھان کینٛہہ ییٖژاہ ہیٚرمٮ۪ن دمہال کٮ۪ن علاقن چھِ گژھان بہارس چھُ آسان ییٖٚتہِ واریاہ زیادٕ گرم تہٕ مگر موسم چھُ تمہِ پتہٕ تہِ ٹھیٖک روزان آب چھُ ییٚتہِ واریاہ زیادٕ اصٕل